وعلیکُم السلام آ تُہٕنٛز کال لٔج دُرُست جایہِ فرمٲیتو أسۍ کِتھ کَنۍ ہٮ۪کو تُہٕنٛز مدَد کٔرِتھ ٹھیٖک

ٹھیٖک یہِ بوٗزِتھ گوٚو اَسہِ سٮ۪ٹھاہ اَفسوس تُہۍ گابرٲیزو نہٕ بِلکُل کِہیٖنۍ بہٕ سوزَن پَنٕنۍ ٹیٖم وٕنۍ تُہۍ ؤنۍتو مےٚ برابر لوکیشَن اٮ۪کزیکٹ لوکیشَن کَتٮ۪ن چھِ یہِ ٹھیٖک تُہۍ ؤنۍتو بہٕ چھِ سو تۄہہِ یِہوٚے گُزٲرِش کران تُہۍ مہٕ گابرِو بِلکُل تہِ کِہیٖنۍ مےٚ کٔر یورٕ پَنٕنۍ ٹیٖم روانہٕ تِم کَرَن کوٗشِش تۄہہِ تام دَہَن مِنٹَن منٛز واتنٕچ تہٕ توٚتام چھِسو بہٕ تۄہہِ گُزٲرِش کران تُہۍ گابرٲیزیو نہٕ بِلکُل کِہیٖنۍ البَتہ یہِ کَتھ کٔرۍتو تُہۍ مےٚ کَنفٲرٕم تُہۍ ؤنۍتو مےٚ مٲلی نۄقصان علاوٕ مَہ چھُ کیٚنٛہہ جٲنی نۄقصان تہِ گوٚمُت ٹھیٖک چھُ تُہۍ مہٕ گابرِو بِلکُل کِہیٖنۍ بہٕ سوزَن وٮ۪ٹَنٔری ٹیٖم تہِ اَمۍ خٲطرٕ ٹھیٖک چھا یُس سٲنۍ بَچاو ٹیٖم چھِ سُہ درٛاے ییٚتہِ تہٕ وٮ۪ٹَنٔری ٹیٖم تہِ کَرٕ بہٕ وٕنۍ اِنفام تُہۍ تِم تہٕ واتَن تہٕ یِم إم جانوَر چھِ اگر کٲنٛسہِ نۄقصان آسہِ ووتمُت کانٛہہ زخمی آسہِ گوٚمُت تِم بَچاوَن یِمَن تہٕ اِنشاء اللہ خۄدایَس پٮ۪ٹھ تھٲیِو تُہۍ بروس کٲنٛسہِ تہِ واتہِ نہٕ زَرٮ۪ر تہٕ اَمۍ علاوٕ یِم بَچہِ چھِ بُزرٕگ چھِ تِم تھٲیوُکھ تُہۍ اَمۍ نارٕ نِش دوٗر تِکیٛازِ کہِ مُمکِن چھُ چوٗنٛکہِ یُس نار چھُ اَتھ پٮ۪ٹھ چھُنہٕ سون کَنٹرٛول آسان کِہیٖنۍ أسۍ ہٮ۪کو نہٕ اَتھ تھَپھ کٔرٕتھ رُکٲیِتھ کِہیٖنۍ تو بہٕ چھَسو تۄہہِ یِہوٚے گُزٲرِش کران کہِ بَچہٕ بُزرٕگ یِم تھٲیوُکھ دور تہٕ جوانَن تہِ ؤنۍتو کہِ سیوٚد ڈایرَکٹ ناو کِہیٖنۍ نارَس تھَپھ دِنۍ یا اَتھ منٛز وۄٹھ ژھٕنٕنۍ تِکیٛازِ کہِ أمۍ یہِ ہٮ۪کہٕ جان لیوا تہِ ثٲبِت سَپدِتھ ٹھیٖک یِم یِم یِم نزدیٖکی مکان چھِ یِمَن تۄہہِ باسان چھُو یِم تہِ ہٮ۪کَن اَتھ نارَس منٛز مُلَوِث سپدِتھ تِمَن منٛز یِم تہِ چاہے بَچہِ چھِ بُزَرٕگ چھِ زَنہِ چھِ مَرٕد چھِ تِم کٔڑۍوُکھ تِمو مکانَو منٛز نیٚبَر ٹھیٖک چھا تُہۍ مہٕ گابرِو کِہیٖنۍ سٲنۍ ٹیٖم درٛاے ییٚتہ تِم آسَن اَڑٕ ووٚتھ تام ہیٚتۍ مٕتۍ واتٕنۍ تِکیٛازکہِ اَتھ اَمۍ نَہ نَہ وٕکٮ۪نَس چوٗنٛکہِ وٕکٮ۪نَس بَجے ساڑٕ نَودوٗنَن دَہَن تام آسَن تِم تور وٲتۍمٕتۍ تُہۍ مہٕ گابرِو بِلکُل تہِ کِہیٖنۍ تُہۍ روٗزیوٗ تُہۍ شانتی کٔرِو تُہۍ قٲیِم شُرٮ۪ن تہٕ شُرۍ تھٲیِو دوٗر ٹھیٖک چھا تہٕ باقی یِم گُپَن چھِ یِم چاروٲے چھِ یِم زَن وٕکٮ۪نَس اَتھ زَدَس منٛز چھِ آمٕتۍ تَمۍ خٲطرٕ تہِ سوٗز اَسہِ یورٕ پَنٕنۍ بَچاو ٹیٖم وٮ۪ٹَنٔری ڈاکٹر تہِ سوز أسۍ یور یِم تِمَن ہُنٛد علاج کَرَن تہٕ یُس یہِ علاج چھِ یہِ روزِ سانہِ طرفہٕ مُفٕت ییٚمۍ کھٔت نہٕ یا ییٚمہِ خٲطرٕ نہٕ یِمَن گَرٕ والٮ۪ن کانٛہہ تہِ رَقَم پیٚیہِ اَدا کَرٕنۍ وعلیکُم السلام